مےٚ چھِ فوٹوگرافی کَرٕنۍ گژھان واریاہ خۄش اَتھ پٔتۍ کِنۍ چھِ یہِ ریٖزن کہِ بہٕ چھَس یَژھان نیچرل بیوٗٹی یِم مطلب رٕتۍ رٕتۍ چیٖز چھِ آسان یا زِندگی منٛز چھِ آسان کانٛہہ سُہ موٗمؠنٛٹ خاندَر چھُ آسان کٲنٛسہِ بٲر ڈے چھُ آسان کٲنٛسہِ بَدَل کینٛہہ چیٖز چھِ آسان اؠواڈ فنٛگشَنِنٛگ چھِ آسان یا بَدل کینٛہہ چھِ آسان کینٛہہ چھِ آسان ریش چھِ آسان زیٖنمٕژ یا کَمپِٹِشَن چھِ پَتہٕ چھِ تَتھ منٛز ایواڈ دِوان تَمہِ ساتہٕ چھِ أسۍ فوٹو سُہ چھِ روزان یہِ یادگار مطلب اَسہِ چھِ روزان پَنٕنۍ بَچپَنٕکۍ فوٹو اَگَر أسۍ تھاوو أتھۍ پَتہٕ چھِ أسۍ ییٚلہِ بٔڑۍ بٔڑۍ چھِ گژھان پَتہٕ چھِ أسۍ زٕ یاد کٔر أسۍ ٲسۍ تمہِ ساتہٕ یہِ یَتھ کٕلاسَس منٛز ٹؠنتھَس منٛز ٲسۍ أسۍ یہِ ٹُویٚلتھَس منٛز ٲسۍ اَسہِ کَرو ییٚمہِ ساتہٕ یہِ اَسہِ نہِ یہِ ایواڈ اَسہِ گِندے یہِ اکھ گیم اَسہِ کَرو أسۍ گٔیے یور پِکنِک مطلب یِہے ریٖزَن چھِ میانہِ یِہے مطلب چھَس بہٕ اَمے سۭتۍ چھَس ماٹِویشَن چھِ مےٚ اَمے سۭتۍ میلے مٕژ کہِ أسۍ ہؠکو فوٹوگرافی سۭتۍ ہر کانٛہہ مؠمری یۄس آسن لایفہِ منٛز پازٹِو یۄس آسؠس سُہ ہؠکو أسۍ قید کٔرِتھ سُہ ہیٚکو أسۍ پَننٕہِ مایہِ سَمبٲلِتھ پَتہٕ ییٚمہِ ساتہٕ أسۍ فیوٗچرَس منٛز گژھِ خۄش اَسہِ دَپو وٕچھو أسۍ اَسہِ پیٚیہِ یاد سُہ موٗمؠنٛٹ أسۍ گژھو خۄش اَسہِ مطلب چھِ پَنٕنۍ لَوڈ وَنٕز تِم چھِ اَسہِ یاد پؠوان اَسہِ ٲسۍ یِم فیملی منٛز أسۍ ٲسۍ یِتھ کٲٹھۍ فرٛؠنٛڈٕس ٲسۍ پَتہٕ چھِ آسان أسۍ الگ الگ پَتہٕ ییٚلہِ أسۍ ٹؠنتھ ٲسۍ أسۍ یِتھ کٲٹھۍ پَڑان سکوٗل ٹایمِنٛگ چھِ آسان یا پِکنِک سکوٗل پِکنِک چھُ آسان اَسہِ چھُ سُہ سورُے یاد پؠوان تہٕ اَسہِ چھُ سُہ خوشی ہِش مِلان یِہے چھُ مےٚ ریٖزَن پٔتۍ کِنۍ کہِ بہٕ چھَس فوٹوگرافی چھِ مےٚ یوٗز کَران ایز اے ہابی